بِالکُل چھُ گنٛدنُک سینٹر چھُ سٲنِس ایریاہَس منٛز اَتہِ چھ کۄلگٲمہِ سپورٹس سینٹر أسۍ چھِ تَتہِ ہٮ۪کان ہٮ۪چھِتھ اسہ چھُ تتہِ ہٮ۪چھمُت تَتہِ چھُ واریاہ اَصٕل سینٹر تَتہِ چھِ واریاہ ہٮ۪چھناوان اَسہِ تَتہِ چھُ اَصٕل پٲٹھۍ ہٮ۪چھناوان اَسہِ اَسہِ چھُ یِوان واریاہ سَمجھ تَتہِ اَل ہِلال سینٛٹر چھُ تَتہِ سُہ چھُ واریاہ اَصٕل سینٹر تَتہِ چھِ اسہِ ہٮ۪چھناوان سپوٹٕس گنٛدُن